اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتَہوٗ مےٚ چھِ ناو رُخسانہ تہٕ بہٕ چھَس روزان بانڈی پورا تٕہُنٛد سوال چھُ کہِ گَرَس منٛز اَکھ گاڈَن بناوُن چھا سَستہٕ کِنہٕ یہِ چھِ درٛوٚگ مےٚ باسان چھُ یوٚتامَتھ نہٕ سانہِ گاڈنُک تصّوُر چھِ اَسہِ تہِ چھِ آنٛگَنَس منٛز اَکھ لۄکُٹ مۄکُٹ گاڈَن یَتھ أسۍ پانَے چھِ درٛمٕنۍ کانٛجہِ لاجمَژ تہٕ بیٚیہِ چھَس پَتہٕ پانَے سیٖزنہٕ حِساب پوش تہِ لاگان تھوڑا چھِ مُشکِلٕے گژھان محنت کَرٕنۍ مگر کاسٹلی چھِنہٕ تیوٗت کِہیٖنۍ تِکیٛازِ اَسہِ چھُنہٕ پٮ۪وان اَمۍ خٲطرٕ مٔزوٗر ژھانٛڈٕنۍ کیٚنہہ اَتھ چھِنہٕ اَسہِ پٮ۪وان اِنوٮ۪سٹٕمٮ۪نٛٹ تہِ کَرٕنۍ کِہیٖنۍ یہِ گاڈَن چھُ أسۍ ہٮ۪کان تِموٕے چیٖزو سۭتۍ مٮ۪نٹین کٔرِتھ یِم اَسہِ ایٖزٕلی اٮ۪وَلیبٕل چھِ گَری آسان یِمَن خٲطرٕ چھُنہٕ اَسہِ پٮ۪وان بازر گَژھُن کیٚنہہ غرض چھُم یہِ کہِ سون یُس گاڈَن یُس چھِ یہِ چھُ مٲنۍتو تُہۍ پانَے اَسہِ تیا بنوومُت پانَے اَسہِ اَتھ چھِ اَسۍ پانَے خیال تھاوان بیٚیہِ چھِ اَتھ سۭتۍ سۭتۍ اَسہِ اَکھ لۄکٕٹ مۄکٕٹ وٲر تہِ آنٛگنَس منٛز یَتھ منٛز أسۍ واریاہَن وٮ۪رایٹِیَن ہٕنٛز سیٖزنَل سبزی چھِ وۄپداوان جیسے آز چھُ چلان اکٹوٗبَر آز چھِ گَنٛڈٕ لاگان روٚہَن لاگان پرٛان لاگان یِتھَے پٲٹھۍ چھِ پالَک وَوان تہٕ بیٚیہِ چھِ کران کٲم بیٚیہِ چھِ اَتھ منٛز أسۍ باقٕے سبزی تہِ لاگان تہٕ بہارَس منٛز چھِ أتی وارِ منٛز أسۍ گۄڈٕ ہاکھ لاگان ٹماٹَر لاگان وانٛگَن لاگان اَلہٕ کُلۍ لاگان لٲر کُلۍ لاگان تہٕ پتہٕ چھِ آز ہردَس منٛز یہِ وٲر دُبار صاف کٔرِتھ اَتھ منٛز نوٚو بیول وَوان ہاکہٕ بیول پالکہِ بیول مُجہِ گۄگجہِ روہنہٕ گَنٛڈٕ وغیرہ وغیرہ چھِ اَسہِ اَتھ یِمہٕ چیٖز تہِ لاگان تہٕ سٲنِس یَتھ کٔشیٖرِ منٛز چھِنہٕ زیادٕ اٮ۪کٕسپٮ۪نسِو کیٚنہہ یِمہٕ وارِ مٮ۪نٹین کَرنہِ تِکیٛازِ ییٚتہِ چھِ اَکھ یہِ چیٖز کہِ ییٚتہِ چھُ پرٛٮ۪تھ کانٛہہ زٕنۍ پَن پَنٕنۍ یہِ وٲر پانَے کماوان پَن پَنٕنۍ وارِ سۭتۍ پانَے کران پَنٕنۍ گاڈَنٕز پانَے بناوان اس لیے چھُنہٕ یہِ زیادٕ اٮ۪کٕسپٮ۪نسِو کیٚنہہ مگر اٮ۪کٕسپٮ۪نسِو تہِ چھِ یہِ کُنہِ کُنہِ ساتَن گژھان ییٚلہِ اَتھ اَسہِ پٮ۪وان چھِ اَنُن بازرٕ کُلۍ مُلۍ لاگنہٕ باپتھ یا کھاد چھَس پٮ۪وان ترٛاوٕنۍ تَمہِ ساتَن تہِ چھِ یہِ تھوڑا درٛوٚگ گژھان بیٚیہِ چھُ گژھان درٛوٚجَر تَمہِ ساتہٕ ییٚمہِ ساتَن أسۍ پو پوشہِ کُلۍ چھِ اَنان بازرٕ تَمہِ ساتہٕ تہِ چھِ تھوڑا بہت درٛوٚگٕے گژھان اوٚوَر آل اگر أسۍ وٕچھو مارکیٹو منٛز چھِ أسۍ واریاہ مارکیت کھۄتہٕ چھِ واریاہ کَم خرچہِ اَسہِ اَتھ منٛز گژھان اگر أسۍ بازرٕ چھِ سبزی اَنان سُہ اَگر تَتہِ پنٛژاہ رۄپیہِ کِلوٗ چھِ دِوان پنٛنہِ وارِ منٛز چھِنہٕ أسۍ دَہَن رۄپیَن منٛزٕے تیار کران پانَس خٲطرٕ سبزی کِلوٗ تہٕ اس لیے چھِنہٕ یہِ زیادٕ اٮ۪کٕسپٮ۪نسِو تہِ گژھان کیٚنہہ ہاں وۄنۍ اگر أسہِ کَرو کٲم اَتھ منٛز لَگاوو کُنہِ کُنہِ ساتَن پٮ۪سٹٕسایڈٕس یا فٕٹلایزٲرٕس یا وِڈِسایڈٕس یِم بازرٕ یِوان چھِ تَمہِ ساتَن چھِ تھوڑا بہت کاسٹلی گژھان یہِ سٲنۍ وٲر

اُوَر آل چھِنہٕ یہِ زیادٕ اٮ۪کٕسپٮ۪نسِو آسان کِہیٖنۍ بیٚیہِ چھُ مٮ۪نٹین تہِ ہٮ۪کان اَکھ زٔنۍ ایٖزٕلی یہِ کٔرِتھ اَکھ چھَس اٮ۪کزرسایِز تہِ گژھان تہٕ بیٚیہِ چھِ مکانَس أنٛدۍ أنٛدۍ گرٛیٖنری تہِ پھیران یُس أچھَن ہٕنٛدۍ خٲطرٕ تہِ چھِ واریاہ زیادٕ اصٕل تہٕ بیٚیہِ چھِ اَمہِ سۭتۍ کیٛاہ چھِ گژھان بیٛاکھ چیٖز کٲم کہِ سون گَرٕ تہِ چھِ روزان اولوٗدگی نِش صاف تہٕ پاک باقی وَسلام اَلسلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتُہوٗ